ہے وَن سا وَن سا وَن سا کیٛاہ سا دٔلیٖل ٹھٔہر ٹھٔہر ٹھٔہر یہِ کہِ آوُس اکھ سیکنٛڈ رُک ژٕ وَن سا کیٛاہ دٔلیٖلاہ وعلیکُم سَلام تہٕ ٹھیٖک صحت ٹھیٖک شُکُر رۅبس کُن کٔرِو حُکُم کیٛازِ کیٛاہ دٔلیٖل اتھ ہَے خٲلی کوٚر پرسُے دیوار نہٕ کیٚنٛہہ نہَ نہَ ژےٚ ووٚنُو مےٚ تَمے ساتہٕ ژےٚ دِتیُتھ زٕ نَمبر سامان اتھ گژھِ نا یِہےَ اتھ چھُ پَتہٕ یی گژھان اتھ چھُ یہَے اکھ ؤری نیٚران وَلہٕ حظ وۅنۍ ژےٚ چھُو وننُے ژےٚ نِش مےٚ دوٚپ یہِ یِم چھا چَلان یِم لایٚٹہٕ وایٚٹہٕ انٛڈیکیٹر وِنٛڈکیٹر سیوٚد یِم یِم یِم ہیوِی ہیوِی آیٚٹم وۅتھان مطلب یِم واشِنٛگ مِشیٖن یِم چھا وۅتھان ٹوٹل نہٕ کِہیٖنٛۍ ژےٚ ووٚنیٛوُے نا مےٚ تَمہِ دۅہہ دپیٛومے یہِ چھُ أمۍ کوٚرنے ژےٚ سَستہٕ کےٚ چَکر میں دیُتنےَ اَتھٕ سٍتۍ ٹاس خَراب نَسا گٔیو وَلہٕ سٲ کٔرہوٗس کیٚنٛہہ سیٚزراہ مگر ژےٚ اگر تَمہِ ساتہٕ مانیٛوتھ میٛون رۅپیہِ دَہ پیٚہنے عَلاوٕ مگر ژےٚ پیٚہِی چیٖز سیوٗد ژےٚ چھُنہٕ مگر یادٕے اتھ کٔریٛاے أنٛدری فِٹِنٛگ نا أتھ کرے اَسہِ أنٛدٕری فِٹِنٛگ نا وۅلہٕ کیٚنٛہہ چھُ نہٕ پرواے وۅنۍ دِمہوٗس نَظراہ وظراہ وۅلہٕ وُچھُو کیٛاہ کرو تلہٕ سٲ أنٛدر کُن اَژھو یہِ وُچھو کہِ کیٛاہ دٔلیٖلاہ چھَس نا یِتہٕ چھُ نہٕ چَلنٕے کَتہِ چھُ ژےٚ یِتھُے ہَے چھُ یہِ یہِ چھُ ختٕم سُچ تہِ گۅڈٕنیٚتھ یتھ چھِتھ ژےٚ پٲزار وٲلۍمِتۍ یِتہٕ چھُ ضروٗری یِتہٕ چھُ بہتر یہِ چھُ ڈُبلِکیٹ سامان دیُتمُت تَمہِ ساتہٕ تٔمۍ نا ژیےٚ ونیٛومے بیٚیِس نِش أنۍزِ ژٕ گووَکھ بیٚیہِ کٔمِس تام نِش ژےٚ پیٛووُے سَستہٕ پہم ژےٚ دوٚپُتھ خَبر اتھ منٛز ما آسہِ مےٚ زینُن کیٚنٛہہ مےٚ اوس نہٕ کیٚنٛہہ زینُن اتھ منٛز اَدٕ کیٛاہ وۅنۍ کٔرۍزِ کٲم نا گۅڈٕ دِمو اتھ گۅڈٕنیٚتھ یہِ کہِ چھُناہ یہِ کِچ یتھ کِچنس لڑِ چھُنا تۅہہِ ییٚمیُک سورُے یہِ تھوٚومُت اتھ دِمہٕ گۅڈٕ نَظر بہٕ وُچھٕ کیٛاہ کیٛاہ پیٚیہِ ضروٗرت تہٕ یِم تھاو ژٕ تارٕ وارٕ اَننٲوِتھ جان ییٖژھ ہن تَمہِ ساتن لٔج تارٕس پَنٛداہ وُہ میٖٹر تھاو ژٕ اَنناوِتھ اصٕل پٲٹھۍ أسۍ لأگوہوس نٔوو تار ٹھیٖک چھا تیٚلہِ دِمہٕ نا تَتھ نِش وۅنۍ اصٕل پٲٹھۍ کیٛاہ کرہوٗس تہٕ اَنناو ژٕ فِلحال تار وار سامان وامان تِم سوزے بہٕ تِم ترٛاوَے بہٕ وُنۍ یِتھُے بہٕ اوٗر یِمہٕ نا بہٕ تھاوَے لِسٹہٕ بہٕ تھاوَے لِسٹہٕ ییٚتی گَرے تہٕ کیٚنٛہہ پرواے چھُنہٕ ٹھیٖک چھا وۅلہٕ بہٕ وۅلہٕ دِمہوٗس دِمہوٗس نظر کیٚنٛہہ پرواے چھُنہٕ وۅلہٕ مےٚ چھُے ییٚتہِ ہوٗر ترُن بِل وُچھنہِ ٹھیٖک چھا تُل سا تُل سا